آ کینٛہہ چیٖز چھِ یِم زَن سانہِ لُکھ مانان چھِ مَثلاً اگر ہَسا گَرَس مَنٛز برٛٲر ٲس وَدُن ہٮ۪وان مَطلَب برٛٲر ٲس تٔمِس آسہِ کینٛہہ زخم لوٚگمُت یا کینٛہہ تَمہِ موٗجوٗب آسہِ سۄ تھوڑا تِم کرٛٮ۪کہٕ ہِش دِوان پین آسٮ۪س تہٕ اگر خلق یا تٔمِس آسہِ بَچہِ وَچہِ روٚومُت اگر تَمہِ خٲطرٕ ژھانڈنہٕ خٲطرٕ آسہِ سۄ کریٚکہٕ آسہِ دِوان سۄ چھِ باسان وَدُن ہٮ۪وان اگر تیُتھ چھُ باسان تہٕ خلق چھِ سانہِ یہِ مانان زِ آز آسہِ یتھ گَرَس کینٛہہ نَتہٕ کینٛہہ مُصیٖبت یِمَن آسہِ کینٛہہ نَتہٕ کینٛہہ مُشکِل یِمَن آسہِ کانٛہہ نَتہٕ کانٛہہ پرٛابلم ضٔروٗری تِکیازِ یِہٕنٛدِ گَرٕ چھ برٲر پھانٛگان یہِ چھُ اکھ بوٚڈ بار چیٖز یُس مےٚ باسیومُت چھُ یُس زَن سانہِ سایڈٕ لُکھ واریاہ زیادٕ مانان چھِ چھِ دٔیِم کَتھ گوٚو یہِ زِ اگر کانٛہہ نتہٕ اِنسان خابَس مَنٛز مَطلَب ڈرٛیٖم آسن یا خاب آسٮ۪ن وٕچھمُت تَتھ مَنٛز اگر سَرَف وٕچھِ یا غَلَط وٕچھِ کینٛہہ سُہ چھُ دَپان یہِ گَژھِ پٔزی پٲٹھۍ مےٚ سۭتۍ یہِ باسیو مےٚ یہِ چھُ بیٛاکھ چیٖز یا برٛور آسہِ گَرَس مَنٛز اگر سُہ پَتہٕ کٲنٛسہِ صُبحَس برٛونٛٹھ کِنۍ نیرِ اگر انسان کانٛہہ کامہِ وامہِ نیرِ پَتہٕ نیرِ سُہ تٔمِس برٛونٛٹھ کِنۍ تَتھ تہِ چھِ دَپان ہے یہِ ہَسا گوٚو غَلَط یِتھی چھِ بیٚیہِ تہِ واریاہ چیٖز یِمن زَن خلق مَطلَب ونان چھِ یا کٲنٛسہِ چھِ آسان أچھ پھوران یہِ چھِ أچھ چھِ آسان سۄ تتھراے ہِش تہٕ دَپان چھِ کینٛہہ نَتہٕ کینٛہہ غَلَط ہَسا گَژھِ یا پوژھ یی یا کینٛہہ یی تہٕ یہِ اَسہِ ہَسا چھ یِتھ پٲٹھۍ تران سمجَن یہِ چھُ بیٛاکھ چیٖز یِتھے کٲٹھۍ چھِ بیٚیہِ تہِ چیٖز واریاہ